کۄپوٲرۍ ڈِسٹِرٛکَس منٛز چھِ تہوار تہوارُک مَسلہٕ چھِ یِتھ کٔنۍ مقامِ شاہِ ولی چھِ بٔڑ بار زِیارت تَتہِ چھِ آسان مٲلہٕ یِتھ پٲٹھۍ تَتہِ مٲلہٕ چھُ آسان تَتہِ چھِ واریاہ واریاہ وٮ۪رایٹی تہِ یوان کٕنٛنہٕ مثلاً تَتہِ چھِ لَگان بازر ہول سیل بازر چھِ لَگان حٔلوٕ چھِ آسان باقی باقی اَخراجات چھِ آسان پَروٹ چھِ آسان واریاہ واریاہ توٚتمہٕ چھِ آسان ییٚمہِ کِنۍ زَن لوٗکَن چھِ واتان تَتہِ واریاہ سہوٗلیت بیٚیہِ چھِ گژھان لوٗکھ کَران تَتہِ اٮ۪نجاے وٮ۪نجاے تہٕ ترٛٮ۪ن دۄہَن چھُ روزان تقریٖباً سُہ مٲلہٕ